آ بہٕ ہَسا چھُس واریاہ خۄش یَنہٕ پٮ۪ٹھ نِوٕز پیپٲرٕس بیٚیہِ ریڈیو تہٕ بیٚیہِ واریاہ سوشَل میٖڈیا پٮ۪ٹھ تِم ایپٕس یِوان چھُ یِمَن ایپَن پٮ۪ٹھ ایز کَمپیٲڈ ٹُو برونٛہہ ٲسۍ یِم نِوزٕ وٕچھان تہٕ تِم چھِ ہٮ۪کان واریاہ ایٖزِلی سان اَسہِ واریاہ آسٲنی سان سُہ أسۍ وٕچھِتھ ہیٚکَتھ آز تھرٛوٗ سوشَل میٖڈیا ذٔریعہِ ہٮ۪کان نِوٕز پیپٲرٕز چھِ آز یِوان نِوٕز پیپرَس منٛز چھِ واریاہ نِوٕز ہٮ۪کان أسۍ پٔرِتھ بیٚیہِ حظ چھِ نِوٕز پیپٲرٕس تہِ یِوان واریاہ کینٛہہ لینٛگویج واریاہ مختلف زَبانو سۭتۍ لَبنہٕ تہٕ أتھی بَرعکس اگر أسۍ نِمو ریڈیو چھِ یِوان کینٛہہ واریاہ تِم واریاہ تِم اِنَسٹرٛوٗمٮ۪نٛٹٕس چھِ یِوان لایِک ٹی وی چھِ یِوان ریڈیو چھِ یِوان یِمو سۭتۍ تہِ چھِ ہٮ۪کان أسۍ واریاہ نِوٕز بوٗزِتھ تہٕ بیٚیہِ اَصٕل پٲٹھۍ مانتی بوٗزِتھ مےٚ ہَسا چھُ واریاہ پَسَنٛد اَہن حظ نِوز مےٚ واریاہ لایک واریاہ لایِک کَران اَہن حظ یِم نِوزَن یہِ ہَسا چھِ لوٗکَن خٲطرٕ واریاہ فٲیدٕ مَنٛد تہِ واریاہ تِم تِم ایپ تہِ چھِ یِوان آز تہٕ تِم سوشَل میٖڈیا کے ذٔریعہٕ تِم اِنَسٹرٛوٗمٮ۪نٛٹٕس تہِ چھِ یِوان آز ییٚمہِ سۭتۍ اَتھ لوٗکَن چھِ آسٲنی گژھان کُنہِ زَبانہِ سۭتۍ کانٛہہ نِوٕز بوٗزِتھ